اگر أسۍ وٕنکیٚس کتھ کرو پَننِس گامٕچ کتھ اگر اَسہِ مَطلَب وٕنکیٚس مَطلَب پَننہِ بَرادری ہٕنٛد دوس کرو کتھ یا مَطلَب کانٛہہ تہِ گامَس مَنٛز کانٛہہ تہِ اگر سَرپھٕ سٕنٛدِ سرپھ ژوٚپ دِیہِ چھِ یِہٕے سوٚلیوشَن کہِ اَسہِ چھُ یُس تمہ سُنٛد یۄس لِمب چھےٚ یُس تمہ سُنٛد یۄس یَتَس تٔمِس یہِ مَطلَب سرپھ ژوٚپ دِیہِ سُہ چھُ اَسہِ ہَڑ بۄن تھاوُن تٔمِس یہِ چھُ گۄڈنیک علاج یہِ ہیٚکو أسۍ تٔمِس کٔرِتھ اگر نہٕ ہَسپَتالُک یا کانٛہہ مُقَرَر آسہِ سوٚلیوشَن آسہِ أسۍ ہیٚکون سُہ جلدی مَنٛز کٔرِتھ سہ سُہ چھُ اکھ مَطلَب سُہ اِمِجِیٹ وَجہ چھُ اتھ یِہٕے کہِ اگر أسۍ تَتَس سُہ تُلوون تھوٚد تٔتی کَروون کھَڑا تتس تٔمس پُزِشَن تھاوٕنۍ سٹریٹ ہڑ بۄن تھاوُن ییٚتس تٔمس سرپھ ژوٚپ دِی بیاکھ چیٖنج چھ اگر اَسہِ گامَس مَنٛذ کانٛہہ تیُتھ پاسِبِلِٹی گَژھِ اَسہِ چھُ سیوٚد کَرُن ریٚفَر ہَسپَتال تَتہِ کَڑَن أمس سُہ یُس أمِس زَہر چھُ آسان سرپھُک سُہ کَڑَن أمِس نیٚبر سُے چھُ اتھ وَجہ آ بیٚیہِ چھ مَطلَب اگر اَسہِ یِم کَنڈِشَن یِن یِم یِمَن کَنڈِشَن چھ اَسہِ واریاہ پرٕویٚنشَن تھاوٕنۍ یِم نہٕ اَسہِ بار دُبار یِم کَرن ییٚتہ بیاکھ کیاہ سا چھ بیاکھ چیٖز چھُ اَسہِ چھِ یِم اگر اَسہِ یِم کَنڈشَن گَژھَن یِمَن خٲطرٕ روزُن واریاہ کیرفُل واریاہ ہُشار روزُن کیازِ کہِ یِم گَژھَن نہٕ آیِندہ گَژھَن کِہیٖنۍ اگر اَسہِ مطلب گَژھِ تہٕ کٲنٛسہِ لڑکَس سۭتۍ گۄڈنیٚتھ تٔمِس اگر یہِ سرپھ ژوٚپ دِیہ تتھ کَرو پَتہٕ کینٛہہ جُگاڈ اگر پَتہٕ تَتَس تہِ تم گَژھِ ہَسپَتال نیُن تمہِ پَتہٕ چھُ اَسہِ روزُن واریاہ ہُشیار کہِ یتھ نہٕ اَسہِ بار دُبار کٲنٛسہِ سۭتۍ یتھ حَملہ بیٚیہِ گَژھِ کینٛہہ تِمَن چیٖزَن چھُ اَسہِ واریاہ ہُشیار روزُن